گارڈنِنٛگ خٲطرٕ یِیٚمہِ چیٖزٕچ ضروٗرت چھِ پیٚوان گۄڈٕنیٚتھ چھِ اسہِ پیٚوان زمیٖن مطلب یہِ کھَننہٕ خٲطرٕ ٲں لِونہِ ہنٛز ضروٗرت تَمہِ پَتہٕ چھُ اسہِ پَتہٕ تَتھ سُہ پٕلین بَناونہٕ خٲطرٕ سُہ چَمن بَناونہٕ خٲطرٕ ٹوٚنگُر پیٚوان ضروٗرت یا تَتھ گاسہٕ آسہِ تَمہِ خٲطرٕ ضروٗرت پَتہٕ گاسہٕ کَڑُن تَمہِ پَتہٕ ییٚلہِ ٲں چھِ پَتہٕ چھِ أسۍ کھاد ترٛاوان تَمہِ پَتہٕ چھِ تِم یِم لَگاوان تَتھ منٛز پوش وغیرہ پوش وغیرہ لَگاونہٕ پَتہٕ چھِ آسان پَتہٕ اسہِ آبٕچ ضروٗرت ییٚمہِ خٲطرٕ ٲسۍ پَتہٕ تَتھ پایپہِ وغیرہ سۭتۍ آب چھِ دِوان